کَرنٛٹ نیٚوز آر کَرنٛٹ اِویٚنٛٹ سِٹورِی یُس چِھ سُہ چِھ آزٕچ آزٕچ یُس کَرنٛٹ نِیٚوز چِھ سُہ چِھ کِرکَٹ وٲلڈٕ کَپ یُس اِنڈِیا ہُوسٹ کران چھِ یُس پَںٛژاہَن اُورَن ہُنٛد وٲلڈٕ کَپ چھِ یَتھ منٛز پٔر پٔر مِیچ یِوان چھِ پَنٛژاہ پَنٛژاہ اُوَر گِنٛدناونہٕ یہِ چھِ یِم ٲں کِرکَٹ فینٕز چھِ یِمَن خٲطرٕ چھِ اکھ فیٚسٹِوَل اَکھ اَتھ وٲلڈٕ کَپَس منٛز چِھ دَہ ٹِیٖم کران پاٹسِپِیٖٹ یِمَن دَہَن ٹِیٖمَن منٛز پانہٕ ؤنۍ پانہٕ ؤنۍ مِیچ گِنٛدِتھ لاسٹس پؠٹھ زٕ ٹِیٖم چِھ واتان فاینَل راوُنٛڈَس فایِنَل راوُنٛڈَس یُس فایِنَل زینان چھُ تٔمِس چھِ یِوان ٹرافِی دِنہٕ بیٚیہِ چھِ یِوان واریاہ بوٚڑ کیش پرایِز اَکھ دِنہٕ تہٕ یُس ہارَن واجٮ۪ن ٹِیٖم چھِ تٔمِس تہِ چھِ ٲں تٔمِس تہِ چھِ کینٛہہ کیش پرایِز دِوان تہٕ یُس آزُک مِیچ اُوس سُہ اُوس نِیدَرلینٛڈَس نِیٚوزِ نِیٚوزِلینٛڈس بِٹویٖن یَتھ منٛز نِیٚوزِلینٛڈَس گُۄڈٕنِچ بیٹِنٛگ ٲس تہٕ نِیٚوزِ نِیٚوزِلینٛڈَن بنٲے تَرٛےٚ ہَتھ زٕ تُووُہ رَنہٕ تہٕ نیدَرلینٛڈَس چھِ ترٛےٚ ہَتھ تروُہ رَنہٕ زِینَس ییٚلہِ ٹارگیٚٹ یُس تِمَن چِیٖز کَرُن چھِ